وعلیکُم السلام آ شُکُر تُہۍ کُم حظ چھِو اچھا اچھا اچھا تۄہہِ ما چھِو بُمبیِہِ پؠٹھ محمد سلیٖم آ خٲرٕے چھا کٔرَو کٔرِو حُکُم اچھا اچھا آ وۅنۍ کیٛاہ پرٛابلِم چھِ دَگ شگ چھا آسان آ تۅہہِ چھُنا اَکھ تُہۍ ما چھِو صفٲیی تھاوان دنٛدن یہِ چھُ یہِ بٔڈۍ پرٛابلِم آسان تۅہہِ ییٚلہِ صفٲیی تھایہِ اِنسان دنٛدن تہٕ کیٛوٚم کِتھٕ پٲٹھۍ گژھِ زور کیٛوٚم لگہِ نہٕ تیٚلہِ کیٚنٛہہ نہٕ اَتھ چھُ اکھ برٛش کرُن پٔر ڈیے بیٚیہِ گوٚو مِسواک شِسواک ہُہ یہِ بیٚیہِ یہِ نَشہٕ وَشہٕ ما چھُو کانٛہہ کَران کیٛازِ نَشہٕ وٲلِس چھُنا زیادٕ اٹیک کَران یہِ اَکھ چھِ دنٛدن پیٚوان یہِ کھَے شَے ہُہ یہِ بیٚیہِ چھُ کران کیٛوٚم تہٕ اٹیک زیادٕ اَتھ چھِ ییٖژ آ یہِ چھِ تیٚلہِ مِٹھایہِ سٍتۍ یہِ چھِنا بیٛاکھ پرٛابلِم مِٹھایہِ سٍتۍ چھُ کیٛوٚم مِٹھایہِ چھِنا کیٛوٚم زیادٕ عاشق وۅنۍ چھا اتھ کِنہٕ یہِ تۅہہِ چھُو باسان زیادٕ اَتھ یہِ گویہِ شویہِ کِنۍ کَم چھِس نا اتھ چھِنا ہُے زیادٕ چھُ کرُن یہِ اَتھ چھِ زیادٕ تھاوٕنۍ صفٲیی برٛش چھِ کرُن مِسواک چھُ کرُن اَمۍ اَمۍ کرُن یا مَوُتھ فرٛیشنٛر اگر کُنہِ ساتہٕ آسہِ اِنسان کَران چھِ ژلان یہِ مُشُک وُشُک ہُہ یہِ تہٕ بیٚیہِ ووٚن تہٕ صُبحس اَتھ کیٛاہ چھِ ونَن کِلنِکس پیٚٹھ بہٕ دِمس تٔتی نَظر وۅنۍ اَگر زیادٕ اوس تیٚلہِ ژھُنہون کٔڈتھٕے وۅنۍ اَگر کَم اوس تیٚلہِ ہیٚکوس علاج ویلاج کٔرِتھ فِلِنٛگ شِلِنٛگ یا کیٚنٛہہ کرہوس ییٚمہِ سٍتۍ کیٛازِ بہتر چھِ آسان کیٛاہ چھِ ونان دنٛد بچاونٕچ کوٗشِش آ سُہ ننہِ نا ییٚلہِ تُہۍ برٛونٛہہ کنہِ وٲتِو أتۍ ننہِ سُہ فِلحال اتھ کیٚنٛہہ نہَ حظ تھٲوِو تُہۍ صفٲیی اِنفیٚکشن گژھِ نہٕ زیادٕ گژھُن کیٚنٛہہ کیٛازکہِ اِنفیٚکشنَس منٛز گژھِ زیادٕ پرٛابلِم آ باقٕے وُچھُو صُبحس تٔتۍ نَس تہٕ کیٛازِ دنٛد کَڈُن چھُ تہٕ دواہ کَڈُن چھا اتھ کیٚنٛہہ یہِ دنٛد کَڈُن چھُ گژھان بڈٕ مُشکلٕے اَگر دَگ اَگر دَگ چھِی باسان تیٚلہِ کھیٚے ژٕ دگہِ ہُنٛد پھوٚل سُہ زیادٕ دواہ مہٕ کھیٚس کیٚنٛہہ تہٕ ژٕ تھوتھ بہٕ تھَوتھ ییٚتی اَگرے انفیٚکشن اوسٕے تیٚلہِ چھُس انفیٚکشنُکُے دواہ دِیُن فِلحال کڈ ژٕ راتَس اَگر دَگ زیادٕ ٲسٕے کھیٚے دگہِ ہُنٛدُے کیٚنٛہہ ٹیبلٕٹا ویبلٕیٹا حالس تہٕ یُتھ راتھ نیرا اتھ چلو پَتہٕ وُچھُو صُبحس اِنشأللہ چلو اَدٕ کیٛاہ بیٚہہ رۄبس حوال